دَونہٕ سۭتۍ ہَسا چھِ مِیَانہِ زِنٛدَگی پؠٹھ بَڑٕ رٔتۍ فٲیدٕ پؠوَان فِزِکَل فِٹنؠس چھِ ٹھیٖک روزَان خوٗن چھُ بَڑٕ اَصٕل پٲٹھۍ دورٕ کرَان أڈجہِ چھِ سٕٹرَانٛگ بَنان وزَن چھُ برابر روزَان مَسلٕز چھِ مضبوٗط روزَان ہَارٹ چھُ بَڑٕ اَصٕل پٲٹھۍ فنٛگشَن کران کھؠتھ چؠتھ چھِ ہؠکَان بَڑٕ اَصٕل پٲٹھۍ سکوٗن سان چھِ نِنٛدٕر ہؠکَان کٔرِتھ دؠماغ چھُ بَڑٕ رٔتۍ پٲٹھۍ فنٛگشَن کَرَان بیٚیہِ ہَسا چھِ دَونہٕ پتہٕ باڈی یۄس چھِ آسان سۄ چھِ پُر سکوٗن روزَان دؠماغ چھُ بَڑٕ اَصٕل پٲٹھۍ ہؠکان فنٛگشَن کٔرِتھ